یُس أزیُک اِنٹَرٹینمینٛٹ چھُ سُہ چھِ واریاہ مختلف پرٛانہِ اِنٹَرٹینمینٛٹ نِش تِکیٛازِکہِ یِم سٲنۍ مٲلۍ ٲسۍ تِمَن ہِنٛدِ وقتہٕ اوس نہٕ آسان یہِ مطلب فونُک سِسٹَم اوس نہٕ کِہیٖنۍ تہِ نہٕ تِم ٲسۍ نہٕ ویٖڈیوز وٕچھان میوٗزِک بوزان یوٗتاہ ٲسۍ نہٕ تِم کَران کِہیٖنۍ تِم کیٛاہ ٲسۍ میوٗزِک ٲسۍ بوزان مگر سُہ اوس ڈِفرَنٛٹ سِنیریو تمہِ ساتہٕ اوس تمہِ ساتہٕ اوس ریڈیو آسان تمہِ ساتہٕ اوس باقٕے چیٖز آسان اَز کیٛاہ چھِ اَز چھِ فونسٕے پٮ۪ٹھ سورُے کینٛہہ وٕچھان پرٛانہِ زمانہٕ کیٛاہ ٲسۍ کَران پرٛانہِ زَمانہٕ ٲسۍ نٮ۪بَر نیران دوستَن سۭتۍ مِلنہِ گژھان سِنِما ہال گژھان وٕچھنہِ مطلب دوستَن سۭتۍ ٲسۍ مِلان اِنٹَرٹینمینٛٹ اوس آسان گِنٛدان ٲسۍ چَکرَن ٲسۍ گژھان اَز چھِ أکۍسٕے جایہِ بِہِتھ أکۍسٕے کَمرَس منٛز فون وٕچھان بَس سُے چھِ أکِس شُرۍ سِنٛدِ خٲطرٕ اِنٹَرٹینمینٛٹ مگر یہِ اِنٹَرٹینمینٛٹ چھُ امہِ سۭتۍ گٔیے واریاہ ڈِسٹرٛیکشَن مطلب اَمہِ سۭتۍ گوٚو واریاہ زیادٕ اِنسان سُنٛد صحت تہٕ خراب بیٚیہِ چھِنہٕ یہِ ٹھیٖک تہٕ کِہیٖنۍ تہِ نہٕ أکِس بَچَس خٲطرٕ تِکیٛازِکہِ أکۍسٕے جایہِ چھِ روزان یہِ چھِنہٕ ٹھیٖک کینٛہہ میٛانہِ حِساب اوس کہِ پرٛونُے اِنٹَرٹینمینٛٹ اوس اَصٕل ایز کَمپیٲڑ ٹُہ أزیُک اَز چھِنہٕ پَتہٕ نٮ۪بَر تہِ اِنسان ہیٚکان نیٖرِتھٕے